ہیلو اسلامُ علیکُم ٹھیٖک پٲٹھۍ چھو حظ اصٕل پٲٹھۍ چھو حظ اہن حظ تُہۍ چھو حظ ییٚتہِ پٮ۪ٹھ یہِ ییٚتہِ حظ کۄلگامہِ پٮ۪ٹھ سُہ پییکٕس پلے وُڈ وٲلۍ حظ مےٚ حظ ٲس یہِ گَرس خٲطرٕ حظ یِم فٕرنیٖچَر آیٹمز کیٚنٛہہ ضروٗرت اے پٮ۪ٹھ زیڈَس تانۍ ہسا تُل بہٕ تۄہی نِش تُہۍ ؤنۍ تو مےٚ تُہۍ نِش بنیا یہِ تۄہہِ کتٮ۪ن حظ چھُ یہِ دُکان اگر بہٕ اور یِمہٕ مطلب بہٕ وٕچھ یہِ سامان وامان کمہِ ٹایپُک کیاہ کوٗتاہ چھُو کیاہ حساب باسہِ مےٚ اچھا حظ تُہۍ ؤنۍ تو مےٚ تۄہہِ نِش بنیا یہِ کُرسی وُرسی فٔرنیٖچَر مےٚ ہسا چھ یہِ پینلِنگ خٲطرٕ چھ پینلِنگ ضروٗرت اسہِ چھُ وُڈ فلورِنگ مےٚ چھ مطلب اے ٹو زیڈ چھُ مےٚ تۄہہِ نِش سامان نیُن مےٚ حظ چھ بیٚڈ نِنۍ مےٚ حظ چھ ڈاینِنگ ٹیبل نِنۍ ڈیسک ویسک چھ مےٚ تۄہہِ نِش تۄہہِ نِش بنیا یہِ اچھا حظ گوٚو أکِس مطلب اَتھ کیاہ ریٹھاہ روزِ اَتھ مطلب یِمن اَتھ کیٚنٛہہ الگ الگ ریٹھ یا کیٚنٛہہ ہُہ اسہِ حظ تُہۍ ؤنۍ تو مےٚ مطلب گۄڈٕ تُہۍ ؤنۍ تَو کُرسی کیاہ ریٹھاہ چھو تۄہہِ مےٚ چھ کُرسی دہ وُہ چھ مےٚ نِنۍ اچھا اہَن حظ ٹھیٖک حظ وۄنۍ تَتھ گژھِ نا یۄس سۄ گۄڈنیتھ ونے تُہۍ تَتھ کیاہ ریٹھ ونے تۄہہِ یۄس ساڑٕ پانژہَتھ چھ تَتھ آسہِ مٹیٖریل اصل امی آسہِ تَتھ ریٹھ تیٖژ اہن سا مطلب تَتھ گژھِ نا پتہٕ ریٹھس گژھِ نا پتہٕ مطلب کیٚنٛہہ کم تَتھ مےٚ چھُ نا سورُے سامان توہہِ نِش تُلُن مےٚ چھُ تُلُن وُڈ فلورِنگ تہِ مےٚ چھُ تُلُن پلے وُڈ تہِ مےٚ حظ چھ یم کُرسی وُرسی اے ٹو زَڈ تُلُن مےٚ چھ پینلِنگ تہِ تُلٕنۍ تۄہہِ نِش پتہٕ گژھٮ۪س کیٚنٛہہ تھوڑا ڈِسکاونٹ حظ

اہن حظ اہن حظ نہ حظ سُہ چھُ نہٕ مسلہٕ کیٚنٛہہ مطلب البتہ یہِ چھ چیٖز چھُ یِوان اکہِ وِلہِ انٕنہٕ مکان چھُ یِوان اکہِ وِل بناونہٕ بہٕ کرتَتھ اکۍ وِل تمہِ دۄہ پینلِنگ مےٚ گژھِ نہٕ خۄدا نہ خاستہٕ پگہہ شِکایت یِن تۄہہِ گژھِوٕ نہ مارکیٹ ڈاون گژھُن کیٚنٛہہ اہن حظ چلو وۄنۍ مثال کے طور پر أسۍ حظ انَو تۄہہِ نِش تُہندۍ دٔسۍ بنیا کانٛہہ چھان مطلب یُس یہِ کٲشِر پٲٹھۍ پنٕنٮ۪ن تۄہہِ آسہِ وُ تۄہہِ نِش آسان واراہ چھان یِوان گژھان یا تُہۍ أسِو یِمَن سۭتۍ تھوڑا لِنک تہِ فلٲنِس حظ ٲسۍ زیو وَنان اسہِ نِش اَن سامان توہہِ تھروٗ ہیٚکیا اسہِ چھان کانٛہہ بنِتھ اصل پہم مطلب یُس کٲرۍ گَر آسہِ اہَن حظ اہَن حظ بیٚیہِ زانان سُہ اوا اوا کۄلگامۍ کُے چھُ نا سُہ تہِ اہَن حظ آ